اَلسلامُ علیکُم ٹھیٖک چھُو حظ ہاں تُہۍ چھُو حظ یہِ کیٛاہ چھِ وَنان أسۍ حظ چھِ ییٚتہِ ہنٛدوارہ پٮ۪ٹھ تۄہہِ چھُو نہٕ حظ اَتہِ یہِ شو روٗم حظ باٹا شو روٗم اَہَن حظ آ مےٚ حظ سَمکھے اوترٕ فرٛٮ۪نٛڈ اَکھ حظ تٔمۍ حظ اوس تَتہِ شوٗ اوٚنمُت سُہ اوس واریاہ زیادٕ اصٕل حظ سُہ اوس اَصٕل کالٹی ہُنٛد تہٕ مےٚ وَنے تٔمِس تُہۍ دِیِو مےٚ اٮ۪ڈرَس تٔمۍ حظ دیُت پَتہٕ تُہُنٛد اٮ۪ڈرَس حظ تھوڑا ہیٖل ٹایِپ حظ یِم حظ کولَمبَس ٹایِپ سَپوٹٕس چھِ کالٹی تہٕ البتہ تھوڑا گژھِ ہیٖل ٹایِپ حظ آسُن بیٚیہِ حظ دوٚپ تٔمۍ تٔمۍ حظ ووٚن دوٚپُن اَتھ چھِنہٕ گژھان مطلب اگر وَنٛدٕ وہرات کَرو یوٗز حظ تُہۍ چھِ یہِ یژھان اصٕل پٲٹھۍ چھِ گژھان اَصٕل پٲٹھۍ سُہ چھِ برٛٮ۪نٛڈ کالٹی ہُنٛد تَوَے حظ وۄنۍ حظ اوٚن مےٚ تُہُٕنٛد نمبَر تٔمۍ سٕے نِش حظ تہٕ تُہۍ کٔرِو أمہٕ نہ نہ اَسہِ حظ چھِ ہاے کالٹی ضوٚرَتھ پَتہٕ گژھِ نہٕ حظ پانَے کیٚنہہ تھوڑا بہت گژھِ نہٕ حظ پَتہٕ تٔتی ہیٚکہِ نہٕ حظ اچھا ہَنٛدوارہ جے اینٛڈ کے یہِ کیٛاہ چھِ وَنان یہِ تُہۍ چھُو حظ مَنڈے آسان تَتہِ اَچھا آن لایِنَس پٮ۪ٹھ چھِنہٕ حظ گژھان تِمو حظ وَنے کیٛاہ تھام تِمَن چھِ أسۍ چھِ ہٮ۪کان تَتہِ آن لایِنَس پٮ۪ٹھٕے تِم کٔرِتھ پَتہٕ چھِ أسۍ تٔمی تھرٛوٗ آنان اَہَن حظ اَدٕ کیٛاہ اَلسلامُ علیکُم